ضروٗری چھَ نہٕ أسۍ چھِ گارڈنٛگ سۭتۍ ہیٚچھان یُتے یوت مَطلَب گَرِچ کٲم نا یہِ چھُ آز آزکَل یہِ چھُ آز آزکَل بِزنٮ۪س بَنیٚومُت تجارَت بَنیمٕژ واریاہ گَر واریاہ زیادٕ گَرٕ چھِ تِم تہٕ یِم أتھی پٮ۪ٹھ چھِ آزکَل چَلان اَگَر بہٕ اَسہِ چھِ ییٚتہِ ہَمساے گَرٕ اکھ اَگَر بہٕ تِہٕنٛز کتھ کَرٕ تُہُنٛد چھُ روزگار چھ أتھی پٮ۪ٹھ تم چھ یمے پوشہِ کُلۍ وۄبداوان یِمے یِمے کامہِ کَران تہٕ پَتہٕ چھِ تِم کٕنان یِم تہٕ سونتہٕ سٕے مَنٛز سونتَس مَنٛز چھِ تِم یہِ وَوان مَطلَب وَندسٕے مَنٛز پَتہٕ چھِ سونتَس مَنٛز یِم بٔڑ بٔڑ گَژھان تہٕ تِم چھِ کٕنان پَتہٕ تِمَن چھ ماشا اللہ اتھ اصٕل ریٹ یوان پَتہٕ چھِ یِم کَران تُہُنٛد گَرٕ چھ ونکس أتھی پٮ۪ٹھ چَلان اتھ پٮ۪ٹھ ہیٚکو أسۍ بِزنٮ۪س تہٕ کٔرِتھ اتھ پٮ۪ٹھ ہیٚکو أسۍ بٔڑ بار بِزنٮ۪س سٹاٹ کٔرِتھ أڑۍ چھِ کَران اَڑٮ۪ن چھُ چَلان تہٕ تہٕ تُہُنٛد روزگار چھُ أتھی پٮ۪ٹھ